وعلیکُم سَلام اسلام علیکُم جی تُہۍ چھِوٕ عزراہس مَمِی مےٚ وَنٛۍ تو تُہۍ اکھ کَتھ بہٕ چھَس اس کی سکوٗل کی میڈم ہوں میں تُہۍ ؤنۍ تَو مےٚ اَکھ کَتھ یہِ کیٛازِ تُہۍ تُہُنٛز بچی آز واریاہ زیادٕ ویٖک یہِ چھُ پَرنَس لیکھنَس منٛز تہِ واریاہ زیادٕ ویٖک أمِس کیٛاہ چھُو تۄہہِ کوٚرمُت ما کُنِک ٹیٚنشَن وٮ۪نشَنا یہِ ٲس واریاہ زیادٕ اَصٕل پَران یہِ اوس وۄدٕ چالاکھ چالاکھ سٹوٗڈنٛٹ ٲس یہِ اچھا مہربٲنی کٔرِتھ مہربٲنی کٔرِتھ أمِس أمِس ماحق نِیِو تٔمِس تہِ أمِس ؤنِو سُہ چھُ ٹھیٖک کیٛازِ یہِ چھُ واریاہ زیادٕ پَتھ گٔمٕژ واریاہ زیادٕ مگر ییٚتہِ واریاہ زیادٕ اِنٹیلِجَنٛٹ وۄنۍ وٕچھو تۄہہِ شُکُر گُزار تُہۍ آیِو یور وۄنۍ مہربٲنی کٔرِ بہٕ چھَس تُہٕنٛز شکُر گُزار تہٕ وَنۍ یِتھۍ اَد حظ اَد حظ بِہِو اسلامُ علیکُم